کٲشِر زَبان چھِ ریڈوَن ٹیلے وِجنَن تہٕ بیٚیہِ اَخبارَن پٮ۪ٹھ اصٕل پٲٹھۍ یِوان لیٚکھنہٕ پَرنہٕ بولنہٕ یِتھ کٔنۍ پَنُن بول چال چھِ یا لیٚکھنُک طٔریٖقہٕ چھُ سُہ چھُ بھرپوٗر یِوان اَتھ منٛز پوٗرٕ کَرنہٕ تَتھ سۭتۍ چھِ یِوان اِنصاف تہِ کَرنہٕ باقٕے وَسَلم